ہیٚلو اَلسلامُ علیکُم وعلیکُم تُہۍ چھُو حظ زاہدہ جی أسۍ حظ أسۍ گانٛدَربَل پٮ۪ٹھ اسہِ ٲس سیٚکھ ضروٗرت حظ أسۍ چھِ کَنسٹرٛکشَنٕچ کٲم کَران سیٚکھ چھَنہٕ اسہِ ایٚویلیبٕل کِہیٖنۍ ہوٚتہِ روٗز اسہِ یہِ کٲم اِنکَمپٕلیٖٹ وۄنۍ ما ہیٚکو أسۍ یہِ یِتھٔے پٲٹھۍ ترٛٲیِتھ اسہِ ٲس سیٚکھ ضروٗرت اسہِ ٲں میلیٛاو تُہنٛد نمبر ییٚتی أکِس نیبرٕ سٕنٛدۍ پٮ۪ٹھ حظ اسہِ بوٗز تُہۍ چھُو اَتھ سۭتۍ کران اسہِ ہیٚکیٛاہ سیٚکھ میٖلِتھ اسہِ حظ چھِ أرجیٚنٛٹ ضروٗرت اہن حظ اسہِ حظ چھِ پتہ زِ اسہِ دوٚپ تۄہہِ ما آسوٕ کیٚنٛہہ خٲنۍ وٲنۍ نَہ حظ اسہِ گٔژھ جلدیی ضروٗرت چھِ اسہِ جلدی گٔژھ اَسا اَکھ زٕ دۄہ اگر أسۍ کڑو تہٕ مگر گٔژھ اسہِ پتہٕ جلدی اسہِ چھِ کٲم روٗز اسہِ أتی أسۍ ما ہیٚکو یہِ أتی ترٛٲیِتھ اگر تۄہہِ کیٚنٛہہ آسوٕ پٔتِم ؤتِم کیٚنٛہہ تُہۍ اگر بیٚیِس کٲنٛسہِ سۭتۍ کۄنٹیکٹہٕ کٔرِو اسہِ ہیٚکِو تُہۍ دیٛاونٲیِتھ اہن حظ تہِ ہیٚکو أسۍ سَمجھِتھ مگر زیادٕ تہِ ہاے ریٹ ما چھِ گٔژھ آسٕنۍ لِمِٹٕے گٔژھ حظ آسٕنۍ اہن حظ أسۍ دِمو ریٹ ژٔر تہٕ مگر تیٛوتاہ ہیٚکو دِمو نہٕ أسۍ یوٗتاہ أسۍ ایٚفٲرڈ ہیٚکو یورٕ کٔرِتھ یِہِ ما زیادٕ تہِ ما ہیٚکو أسۍ دِتھ اَدٕ حظ وَلہٕ حظ پرٛایز حظ کَرو أسۍ کَمپرٛومایز مگر یہِ ٲں یہِ کَر ہیٚکہِ اسہِ اگر تُہۍ اسہِ جلدی ہیٚکِو دیٛاونٲیِتھ نَہ حظ اسہِ چھِ زٲیِج ضروٗرت کوٗتاہ حظ گژھہِ توتہِ ٲں لگ بھگ سُہ ما چھُ زیادٕ گَژھان اَدٕ حظ کیٚنٛہہ چھُنہٕ اسہِ چھِ پانٔے پَننی مجبوٗری وُنٛکیٚس اگر اسہِ میلہِ ہا تہٕ اسہِ چھِ کٲم حظ چھِ اسہِ ییٚتہِ اَڈوُتٕے پٮ۪ٹھ روٗز اسہِ اَگر تُہۍ ہیٚکِو اسہِ دیٛاونٲیِتھ مگر اسہِ گٔژھ جلدی تیٚلہِ کیٚنٛہہ ہیٚکیٚس نَہ گٔژھِتھ کۄنسیشن تِکیٛازِ اسہِ تہِ چھِ نا حظ یَتھ واریاہ مزوٗرۍ لَگان أسۍ ما چھِ کُنے زٔنۍ کَران یہِ چھِ واریاہ بٔڑ کٲم آسان اسہِ چھِ اسہِ حظ چھِ پانس اسہِ گژھان یَتھ بِزنیٚسَس منٛز واریاہ یورُک اِنویٚسٹمیٚنٛٹ مزوٗر چھِ پیٚوان اَنٕنۍ اَتھ تیٛتھُے گوٚژھ نَہ حظ آسُن یُتھ أسۍ تِمَن تہِ ہیٚکو دِتھ اَدٕ حظ کیٚنٛہہ چھُنہٕ کٔرِو تیٚلہِ تُہۍ صحیٖح تٔمِس سۭتۍ تہٕ تیٚلہِ مگر جلدی گٔژھ آدٕ کہِ تیٚلہِ حظ گٔژھ دۄن دۄہن انٛدر انٛدر ہیٚکہِ حظ تیٚلہِ میٖلِتھ ٲں یہِ بابا گُنٛڈ گاندَربَل اوٗرۍ چھِ اسہِ ترٛاوٕنۍ یہِ اگر کیٚنٛہہ چھُ ترٛٲیوِ سُہ مَسلہٕ اسہِ پٮ۪ٹھ تہٕ أسۍ کَرو سُہ پانٔے وۄنۍ اَدٕ حظ اَدٕ حظ